یُس پرنُک یہِ مٲنتو تُہۍ سِسٹَم چھُ کٔشیٖرِ منٛز تیوٗت تہِ چھِنہٕ یہِ اٮ۪ڈوانٕس کینٛہہ اگر بہٕ کَتھ کَرٕ اَتھ منٛز چھِ واریاہ زیادٕ ہِندستاکِس اٮ۪جوکیشَن سِسٹمَس منٛزٕے چھِ واریاہ لوٗپ ہولٕز تہٕ اگر بہٕ کَتھ کَرٕ کٔشیٖرِ منٛز تیوٗت حِساب کِتاب چھُنہٕ پرنُک ییٚتہِ پَرنٕکۍ یِم اِنسٹیوٗٹ چھِ تِم چھِنہٕ تیٖتۍ اَصٕل کینٛہہ تِکیازِ اگر بہٕ کَتھ کَرٕ گۄڈنٮ۪تھٕے پںٛںِس گامَس منٛزٕے ییٚتہِ چھُ اَسِہ اَکھ سرکٲری سکوٗل مگر سُہ چھِنہٕ تیوٗت اَصٕل ہُہ کینٛہہ اگر تَتہِ بَچہِ چھِ پَران تمَن چھنہٕ تیوٗت رِزَلٹ نیران کینٛہہ اَصٕل مان ژٕ تِم بَچہِ ییٚلہِ تَتہِ نیران تِم بَنن کینٛہہ تِم کَرَن کینٛہہ زندگی منٛز حٲصِل تِم چھِنہٕ تیوٗت تَمہِ حساب پَران وَران کِہیٖنۍ تہِ اگر بہٕ کَتھ کَرٕ بیٚیہِ کینٛہہ پرابلِم چھِ ییٚتہِ میلَان اَسِہ چھُ کالج گۄڈنٮ۪تھٕے اَکھ کالج چھِ اَسہِ دوٗر اَکھ گامہٕ بیٚیِس علاقَس منٛز تہٕ اَسہِ چھِ پٮ۪وان تور گژھُن تہٕ سُہ تہِ چھ اَسہِ واریاہ زیادٕ تَ تَمہِ خٲطرٕ پٮ۪وان محنت کَرٕنۍ تہٕ بیٚیہِ چھِ کٲم گژھان واریاہ زیادٕ چھِ أسۍ حِساب کِتاب یہِ کہِ آز چھِ نَفَر پَران بےٚ روزگٲری چھِ وُہَن ؤریَن چھِ سُہ پَران پَتہٕ چھُ بَنَان اَن اٮ۪جو یہِ ان اٮ۪مپلایڈ وُہہِ ؤہٕرۍ باد چھِنہٕ تٔمِس تران فِکری وۄنۍ کیاہ کَرٕ بہٕ اگر بہٕ کَتھ کَرٕ واریاہ پرابلِم چھِ یِم اگر رِزرویشَن بہٕ کَتھ کَرٕ سٲنِس گامَس منٛز تہِ چھِ رِزرویشَن نَفَر کینٛہہ مٲنتو اگر بہٕ کَرٕ کَتھ ییٚتہِ چھِ نَجار مُحلہ چھِ ییٚتہِ اَکھ تِم چھِ سٲری تِمَن چھُ کُنوُہ شَیٚھ تہٕ مےٚ باسَان شیٹھٕ پٮ۪ٹھٕے تمَن رِزرویشَن ٲمٕژ دِنہٕ تِہنٛدٮ۪ن جَدَن تہِ تہٕ تِم بَنے یِم أسۍ چھِ أسۍ چھِ اگر اوٚپُن میٚرِٹ چھِ تِم بَنے سانہِ کھۄتہٕ ڈٮ۪ولَپٕڑ تِکیازِ تِمَن آے گۄڈنِکی پٮ۪ٹھ نوکری دِنہٕ رِزرویشَن دِنہٕ تہٕ تِمَن چھِ آز تہِ سۄ چَلَان مگر تَمہِ سۭتۍ کیاہ پرابلِم گٔیے تَمہِ سۭتۍ چھِ پرابلِم گژھان زِ اوٚپُن میٚرِٹ وول یُس نَفَر چھُ تٔمِس چھُنہٕ مِلَان موقعہٕ برابر کینٛہہ اگر اوٚپُن میٚرِٹَس کُنہِ جاے اگر نوکری چھِ أسۍ دِوان اِنٹَروِو چھِ دِوان کُنہِ جاے اگر اوٚپُن میٚرٹَس چھُ گژھان ہَتھ کَٹ ہُمَن چھِ گژھان شیٹھ کَٹ شیٹھَن پویٹَن پٮ۪ٹھ چھِ تِم آرام سان یِوان اگر أسۍ کَتھ کرو حِساب کِتاب یا تِمَن فیسَلٹی کۭژاہ چھ تِمَن چھِ سانہِ کھۄتہٕ اَصٕل زیادٕ فیسَلٹی مِلَان تِمَن چھِ ہر کُنہِ جاے تِٕ تہِ چھِ تٔتھۍ گامَس منٛز بَسان أسۍ تہِ چھِ تٔتھۍ گامَس منٛز بَسان تِمَن یِم فیسَلٹی چھِ تِم چھِ سانہِ کھۄتہٕ اَصل تِکیازِ تِمَن تِہِنٛدۍ مٲلۍ مٲج تہِ ٲسۍ کَران نوکری تِم تہِ مےٚ تِمَن تہِ مِلے یِتھٕے پٲٹھۍ مُفتٕے نوکری یِمَن تہِ چھِ آز تہِ مِلَان تہٕ اوٚپُن میٚرِٹ والٮ۪ن سۭتۍ چھِ یِوان واریاہ ناانصٲفی کَرنہٕ یا اگر بہٕ باقٕے چیٖز کَتھ کَرٕ کٕم کٕم پرابلِم چھِ یِوان تَتھ منٛز اگر بہٕ کَتھ کَرٕ سکالرشِپ چھِ بَچَن چھِنہٕ یِوان تَمہِ آے سکالرشِپ دِنہٕ کِہیٖنۍ تہِ تہٕ بیٚیہِ چھِ دۄہ کھۄتہٕ دۄہ فیٖس چھُ بڑان سرکٲری سکوٗلن منٛز تہِ چھُ تیوٗت فیٖس آسان اَکھ عام یُس غریٖب چھُ آسان سُہ ہیٚکہٕ نہٕ تیوٗت پۄنٛسہٕ دِتھ کِہیٖنۍ تہِ یا اگر بیٚیہِ وۄنۍ مۄکلاوان چھِ أسۍ ٹُوَٮ۪لتھٕ کٔرِتھ ٹُوَٮ۪لتھٕ پَتہٕ چھِ اَسہِ اوٚپشن مِلَان زٕ ترٛےٚ مطلب أسۍ کَتھ منٛز گژھو اگر کٲنٛسہِ یہِ آسہِ نَتہٕ چھُ کالجس گژھُن نَتہٕ آسہِ کانٛہہ اِنجیٖنر سُہ کَرِ اِنجیٖنٔرِنٛگ تہٕ تَتھ منٛز تہِ چھُنہٕ تیوٗت پَتہٕ فیوٗچَر بٔتھِ کینٛہہ یا بَنہِ ڈاکٹَر یِمٕے ترٛےٚ یِم باقٕے دُنیاہَس منٛز شعبہٕ چھِ تِم چھِنہٕ اَسِہ آسان پیٖی یا تِہِنٛدۍ کالج چھِنہٕ ییٚتہِ ہِندُستانَس منٛز یا ییٚتہِ حظ کٔشیٖرِ منٛز آسَان کینٛہہ پَتہٕ چھُ اَسہِ تَمہِ مۄکھٕ پٮ۪وان نٮ۪بر گژھُن تہٕ یِوان چھِ واریاہ زیادٕ خۄشکیٚتھ پۄنٛسہٕ تہِ چھِ تور واریاہ زیادٕ لَگَان